وعلیکُم سلام بَس ٹھیٖک شُکُر خۄدایَس کُن اَہن حظ جِناب فرمٲیِو اچھا ؤنِو کوٚت کوٚت چھُ گَژھُن اہن حظ کوٚت کوٚت چھُ گژھُن اَسہِ مغل گاڈن چھُ ٹوٗلِپ گاڈَن چھِ چشمہ شٲہی چھِ اَتہِ چھِ واریاہ اچھا پٔری محل ؤری محل سارنی جایَن چھُوا تۄہہِ پھٮ۪رُن اَتہِ اچھا اچھ اَہن حظ

گٲڑۍ کۄس چھَو ضوٚرَتھ اِنووا حظ تَتھ حظ لگیو الگ اِنووا چھِ الگ چارجِز لگان تَویرا چھِ الگ لگان اگر اے سی اگر اے سی دار آسیو ضوٚرَتھ ژور ساس دۄہَس آ فُل ڈے ہوٹل تہٕ دِمو تۄہہِ أسی کٔرِتھ پہلگام کٔژ سِٹے چھُو کَرنہِ سرینگرٕ حظ اَدٕ ٹھیٖک چھُ سرینگرَسٕے منٛز دِمو تۄہہِ بہٕ ہوٹَل سٕپیشَل

اچھا دٲچھ گام پٔری محل سُہ آسہِ مگر تَتٮ۪ن ما آسہِ ہوٹل آسیو تمۍ بۄنٕے پہن رَژھ کھنٛڈ تۄہہِ دِمو بہٕ أتی ڈل لیکسٕے پٮ۪ٹھ دِمو بہٕ تۄہہِ اورٕ یورٕ کُنہِ جایہِ ہوٹَل نگیٖن نِش دِمو تۄہہِ بہٕ اَدٕ ٹھیٖک چھُ کِہیٖنۍ تہِ چھُنہٕ پَرواے پٔر ڈے چھُو ژور ساس اے سی نان اے سی یس چھُو ساڑ ترٛےٚ ساس انووا آ بِلکُل جِناب آ اَتہِ کَرناوو تُہۍ بہٕ دۄہَسٕے منٛز سِٹے ییٚتہِ حظ یہِ چیشمے شاہی یہِ آسیو بنٛد آز ٹوٗلِپ گاڈَن چھِ بٛنٛد آسان اَز چشمہ شاہی پٔری محل ؤری محل ہٮ۪کو أسۍ گٔژھِتھ تور ہیٚکِو اَصٕل پٲٹھۍ اَز گٔژھِتھ داچھی گام تُہۍ کٔرِو سیٚنٛڈ اور کِہیٖنۍ تہِ چھُنہٕ پَرواے چلو ٹھیٖک حظ جِناب اَدٕ حظ